فارمٲرس چھِ تھاوان یِم پولٹری چھِ یِم کِتھ پٲٹھۍ چھِ یِم ہیلدی تھاوان یِم چھِ زیادٕ تَر یِمن ویکسین ویکسین کَران یِم چھِ یِمن رپیٹلی چَک کَران مَنتھلی چَک کران وٕچھان اصل کھٮ۪ن چھکھ دِوان مطلب ہیلدی یِمن منز پروٹیٖنز آسان نیوٹِرینٹس تِم چھکھ دِوان بییہِ چھکھ صاف تھاوان صاف تھاوان جگہ ییٚتٮ۪ن یِم بِہن تَتٮ۪ن کَران صاف یِم یہِ ایکسکریٖشن چھِ ایکسکریٖٹ کَران سُہ کَران صاف یِم تھاون بییہِ چھِکھ آسان اصل پٲٹھۍ واش پاش کَران اصل پٲٹھۍ چھکھ تھاوان ڈِزیز گٔژھ نہٕ یِمن گَژھٕںۍ کیٚنٛہہ تہٕ تہٕ پَتہٕ چھِ أسۍ امہ یہِ پولٹری ہیکان یوز کٔرتھ